السلامُ علیکم ورحمتہ اللّٰہ وبرکاتہُ یۄس مےٚ بچپنٕچ یاد چھ یور بہٕ گوٚوُس نژنہِ سۄ چھ پہلگام پہلگام چھ ضِلہٕ اننت ناگس سۭتۍ یِوان سکوٗلس سۭتۍ گوٚوُس بہٕ لۄکچارٕ پہلگام نژنہِ پہلگام چھ اکھ بہتریٖن جاے تَتہِ چھ تِمہٕ تِمہٕ جایہِ یِم واریاہ خوٗبصوٗرت چھ یور واریاہ سیاح کار تہِ یِوان چھ یۄس نہٕ صِرف کٔشیٖر منٛزٕے یوت چھ مشہوٗر کیٚنٛہہ بٔلۍ کہ ہِنٛدوستانس منٛز ہر کُنہِ کونَس منٛز چھ سۄ مشہوٗر سۄ چھےٚ بہتریٖن اکھ یاد میٛانہِ زِنٛدگی ۂنٛز تَتہِ چھ ہاپت سٕہہ بجہِ بجہِ پارکہٕ ییٚتہِ مزٕ چھ یِوان بہٕ گووس واری مےٚ ٲس لوکچارس منٛز یِم مےٚ دوس بہٕ گوٚوس تِمنےٕ سۭتۍ سۄ چھےٚ مےٚ خوٗبصوٗرت اکھ یاد اَسہِ لوٚگ واریاہ تٔمہِ دۄہ مزٕ اَسہِ کھیوٚو کۄلہِ دنٛجہِ پٮ۪ٹھ تپأرۍ أس وسان لِدٕر دٔرۍ یایہِ لِدٕر تَتٮ۪س کھیوٚو اَسہِ بَتہٕ تہٕ اَسہِ أسۍ سأری سۭتۍ اَسہِ أسۍ ماشٹر میڈمہٕ آسہٕ سۭتۍ اَسہِ لوٚگ واریاہ مزٕ تٔمہِ دۄہ پہلگام چھ سۄ جاے ییٚتہِ سبزا سبٕز بٔڈۍ کُلۍ جانور چھ تہٕ تَتہِ چھ اکھ زوٗ تہِ یتھ منٛز سٕہہ تہِ چھ سۄ چھے مےٚ بچپنٕچ یاد یۄس نہٕ بہٕ زانٛہہ ہیٚکہٕ مَشرأوِتھ